بَچہِ چھِ ہیٚچھان یہِ بَچَس ہیٚچھناو سُہ چھُ تی ہیٚچھان اَگر أسۍ بَچَس ہیٚچھنو زِ اینمٕل ہَسبنٛڈری کیٛاہ گٔے یا سُہ نِمون تَتھ کُنہِ فارمَس مَنٛز تَتہِ ہیٚچھہِ سُہ یا کانٛہہ لۅکٕٹ بِزنٮِس دُکان چھُ آسان یا بَدَل کیٚنٛہہ چھِ آسان کانٛہہ لوکَل بِزنِس یا کانٛہہ چھُ آسان چھان تٔمۍ سُنٛد بَچہِ چھُ آٹوٗمیٹِکٔلی ہیٚچھان چھانہٕ کٲم یا کانٛہہ چھُ آسان بَدَل کانٛہہ چیٖز کر یا شیران سُہ تہِ چھُ تٔمۍ سُنٛد کِڑ یُس چھُ آسان بَچہِ چھُ آسان سُہ تہِ چھُ ہیٚچھان سُہ چیٖز یا کٲنٛسہِ چھِ آسان گَرِ چھِ آسان ٲٹۍ مِل سُہ تہِ چھِ ہیٚچھان تِہٕنٛدۍ شُرۍ چھِ ہیٚچھان زِ ٲٹۍ کِتھٕ پٲٹھۍ چھِ پیٖسان کٲنٛسہِ چھِ آسان گَرِ پولٹری تِم چھِ ہیٚچھان زِ پولٹری مَنٛز کِتھٕ پٲٹھۍ چھُ آسان کۄکرَن کَرُن فیٖڈ ویٖڈ یا کٲنٛسہِ آسان گَرِ ڈیری تِم چھِ ہیٚچھان زِ کِتھٕ پٲٹھۍ چھِ اَسہِ یِمَن واتُن کِتھٕ پٲٹھۍ ہیٚکو أسۍ پَنٕنۍ یہِ ڈیری پرٛوڈَکٹٕس بَڑٲوِتھ تِمَن چھِ تِمَن چھِ کُس چھِ ہیٚچھناوان تِمَن یِمَن آوکِپیٚشنَس مُتعلِق یا فَصلَس مُتعلِق تِم چھِ آٹوٗمیٹِکٔلی یُتھ بَچَس ایٚنوارَمنٹہٕ چھُ آسان سُہ چھُ تیُتھُے بَنان سُہ چھُ آٹوٗمیٹِکٔلی سُہ ایٚنوارَمنٹَس مَنٛز تِم چیٖز ہیٚچھان یِم تٔمِس دۄہ دِش آسان تَتھ ماحولَس مَنٛز یَتھ بَچہِ یَتھ ماحولَس مَنٛز آسہِ سُہ چھُ تِم چیٖز پانَے ہیٚچھان یُس تٔمِس ماحول آسہِ اَگر کٲنٛسہِ بَچَس گَرِ آسہِ مول چھان سُہ چھِ ہیٚچھان رَس رَس چھان کٲم تِکیٛازِ تٔمِس چھُ آسان ماحول یُس سُہ اگر کٲنٛسہِ بَچَس گَرِ چھِ آسان کٲنٛہہِ زٔمیٖنٛدار سُہ چھُ ہیٚچھان رَس رَس سُے زٔمیٖنٛدٲری یا بَدَل کانٛہہ پیشہِ ییٚمِس گَرِکۍ آسان یا کُنہِ تَتھ ماحولَس مَنٛز ترٛاوُن ییٚتہِ سُہ وُچھان چھِ سُہ یم پیش ویش سُہ چھِ ہیٚچھان آٹوٗمیٹِکٔلی تِم